اَلسلامُ علیکُم وَرحمتہ اللہ یُس مےٚ یہِ پَنُن اٮ۪م آی یُک چارجَر اوٚن بہٕ وَنمو تۄہہِ یُس یہِ چارجَر چھِ یہِ درٛاو واریاہ زیادٕ اصٕل یہِ چھِ کران جلدی فون چارٕج یُس یہِ اٮ۪م آی یُک چارجَر چھُ سِکِسٹی واٹ چارجَر چھُ یہِ آو مےٚ واریاہ زیادٕ پسنٛد کیٛازِ کہِ یُس یہِ چارجَر چھِ مےٚ اوس نہٕ فون روزان گژھان تہِ گژھان ڈٮ۪ڈ گژھان تہِ گژھان ڈٮ۪ڈ البتہ یُتھُے مےٚ یہِ چارجَر کوٚر پَتہٕ استعمال اٮ۪م آی یُک اَکھ چھِ مےٚ بیٹرٛی نیران واریاہ زیادٕ ٹایِم بیٚیہِ چھِ مےٚ کٲم اَتھ گژھان بیٚیہِ چھِ دَہنٕے مِنٛٹَن منٛز فُل بیٹرٛی گژھان تُہۍ مٲنِو مِنٛٹَس چھِ یہِ داہ پٔرسَنٛٹ کران أکِس مِنٛٹَس دَہَن مِنٛٹَن منٛز چھِ یہِ ہَتھ پٔرسَنٛٹ کران چارٕج بہٕ چھُس خۄش قِسمت مےٚ اوٚن یہِ چارجَر اٮ۪م آی یُک یُس چارجَر چھُ مےٚ سُہ اوٚن مےٚ سُہ چھُس بہٕ استعمال کران اٮ۪م آی یُک چارجَر یُس میون گۄڈٕنیُک یُس کیٚنہہ چیٖز اَنے مےٚ پرٛوڈَکٹ اَنے مےٚ اٮ۪م آی یُک چارجَر بہٕ چھُس تۄہہِ تہِ وَنان تُہۍ تہِ کٔرِو یہِ اٮ۪م آی یُک چارجَر یوٗز یہِ چھِ واریاہ زیادٕ بہتریٖن تُہۍ کٔرِو یہِ استعمال